ڈِسٹرک بانٛڈی پورہ ڈِسٹرک بانٛڈی پوراہَس مَنٛز چھِ اَسہِ مین چیٖز کہِ اگر ڈیٚولپمٮ۪نٛٹ أسۍ کَرو وُنکٮ۪نس چھِ تیٖژٕ جایہِ ڈِسٹرک بانٛڈی پوراہَس مَنٛز یم أسۍ ڈیٚولَپ ہیٚکو کٔرِتھ اَتھ مَنٛز چھِ واریاہ تِمہٕ جایہِ یمن جاین چھُ وُنکٮ۪نس ہیٚکوکھ أسۍ تِژھٕ جایہِ بَنٲوِتھ یم پیرسہٕ نِش لنٛدنہٕ نِش واریاہ خوٗبصوٗرت آسان یہِ چھُ بانٛڈی پورہ واریاہ بوٚڈ ڈسٹڑک گُریز چھِ اَتھ مَنٛز بانٛڈی پورہ پُلین پرٛاپر چھُ اَتھ مَنٛز چھِ اَسہِ جایہِ یتَھ أسۍ ونان چھِ زینا لینٛک زینا لینٛک چھ مَنٛزباگ وۄلرَس اگر أسۍ تتھ پٮ۪ٹھ غوروفکر کرو تتھ ہیٚکو أسۍ مان ژٕ رٕ پارکِنٛگ بَنٲوِتھ ٹیٛوٗرسٹہٕ پُلیس بَنٲوِتھ سُہ تہِ چھُ بانٛڈی پورہُک اَکھ حِصہٕ تتھ چھ بانٛڈی پوراہَس مَنٛز واریاہ بٔڈۍ اَکھ جاے یُس وۄلرَس مَنٛزباگ چھُ گۄڈٕ چھِ گَژھان تمیُک خوٗبصوٗرتی تَمہِ وۄلرُکُے وۄلرے یُس سُہ وۄلُر چھُ تتھ مَنٛز ہیٚکو أسۍ پارکِنٛگ بَنٲوِتھ بَڈٕ تتھ مَنٛز ہیٚکو أسۍ پارکِنٛگ کٔرِتھ آ بیٚیہِ چھِ بانٛڈی پوراہَس مَنٛز اَکھ جاے سُہ یُس بانٛڈی پوراہَس مَنٛز جاے چھِ تتھ جایہِ چھِ أسۍ ونان گُریز تتھ چھِ پیٖر بابا اَکھ جاے یُس پیرسہٕ کھۄتہ واریاہ اَصل چھُ اَتھ مَنٛز ہیٚکو اَتھ تہِ أسۍ یہِ کٲم اَتھ مَنٛز تہِ چھِ تِمہٕ کامہِ پارکِنٛگ ہیٚکوکھ بَنٲوِتھ فلیٹ ہیٚکوکھ بَنٲوِتھ ہوٹَل ہیٚکوکھ بَنٲوِتھ یم ہیٚکوکھ چیٖز أسۍ بَنٲوِتھ اَتھ اگر نہٕ اَسہِ یِم چیٖز گوٚو أسۍ ہسا اگر أسۍ یم بناوہوکھ اَسہِ تہِ ہَسا واتہِ بنٛڈپور تہِ سۄ ہیٚکہِ کھٔسِتھ کُنہِ لیٚولہِ پٮ۪ٹھ آ یُس اَسہِ یہِ بٛنڈٕپوٗرِس مَنٛز مین کٲم چھِ اَتھ ہیٚکو أسۍ روڈ چھُ اَسہِ بانٛڈی پوراہَس مَنٛز یہِ ہیٚکہون أسۍ اَمہِ کھۄتہٕ خوٗبصورت بَنٲوِتھ یم اَسہِ روڈ بَنٛڈٕ پورٕکۍ چھِ یِم چھِ خراب یُس وۄلُر وۄلُر پرٛوجیکٹ چھُ یا کِشَن گنگا پرٛوجَیکٹ چھُ اَتھ مَنٛز ہیٚکَن سٲنۍ وۄلُر پرٛوجیکٹَس مَنٛز تہِ شیٹھ سَتَتھ لٔڑکہٕ گٔژھِتھ یا ہتھ لٔڑکہٕ گٔژھِتھ ییٚمہِ سۭتۍ بانٛڈی پورہ ڈیٚولپ گَژھِ یا کِشَن گنگا چھ اَتھ مَنٛز تہِ ہیٚکن بانٛڈی پورہک لٔڑکہٕ ہتھ زٕ ہتھ گٔژھِتھ وۅنۍ چھِ ترٛےٚ گرٛوٗپ میک میٚکنِکٕلَس مَنٛز ہیٚکَن لٔڑکہٕ پَنٛژاہ لٔگِتھ ایٚلیٚکٹرکَس مَنٛز ہیٚکَن لٔڑکہٕ پَنژاہ لٔگِتھ میٚکنِکَٕلَس مَنٛز ہیٚکَن پَنٛژاہ لٔڑکہٕ لٔگِتھ یم ییٚمہِ سۭتۍ بنٛڈپوٗر ڈیٚولپ ہیٚکہِ گٔژھِتھ بنٛڈپوٗرِس مَنٛز چھ تِم روڈ یمن روڈَن پٮ۪ٹھ نہٕ وُنہِ کٲم چھِ گٔمٕژ ییٚمہِ سۭتۍ بانٛڈی پورہُک مان ژٕ اَکہِ حِساب وِکاس یُس سُہ سُہ چھُ بنٛڈٕ پوریُکۍ سُہ چھُ سٲلِم ٹوٹَل لاس ییٚمہِ سۭتۍ بنٛڈٕ پوٗر پہچاننہٕ چھُ نہٕ یِوان کیٚنٛہہ ییٚلہِ یہِ تِمن پٮ۪ٹھ تہِ کٲم گَژھِ بنٛڈپوٗر گَژھِ اَمہِ اَمہِ نِش ڈیٚولپ کہِ بنٛڈٕپوٗر تہِ یی کُنہِ

کُنہِ نمبرَس پٮ۪ٹھ چھُکھ اَنُن یِم چیٖز چھِ ضروٗری یم چیٖزٕے ضروٗری چھِ تمامَن یہِ چھُ گورمِنٹَس تہِ پٮ۪وان تعاوُن کَرُن ایٚڈمِنسٹریشنَس سٍتۍ پٮ۪وان تعاوُن کَرُن یُس سِوَل سوسایٹی چھِ آسان یمن تہِ چھُ آسان تعاوُن کَرُن یمن چیٖزَن پٮ۪ٹھ چھُ آسان یمن برابر ضروٗری اَتھ چیٖزَس پٮ۪ٹھ آسان غوروفکر کَرٕنۍ یُس اَسہِ وۄلُر پرٛوجَیکٹہٕ چھُ سُہ چھُ واریاہ بوٚڈ پرٛوجَیکٹہٕ اگر سُہ یی مان ژٕ میچُور کَرنہٕ تتھ ہَسا ہیٚکن دَہ پَنٛداہ ساس بوٹ لٔگِتھ یُس ایشیاہَس مَنٛز سٲلمو کھۄتہٕ بوٚڈ جیٖل چھ جیٖلہِ وۄلُر تتھ تہِ ہیٚکان ٹیٛوٗرِسٹہٕ یِتھ تَمہِ سۭتۍ تہِ ہَسا گَژھِ بنٛڈٕپوٗر ڈیٚولپ واریاہ ڈیٚولپ گَژھِ بنٛڈپوٗر تمہِ سۭتۍ یم تہِ بانٛڈی پوراہَس مَنٛز سُپیس چھ ٲٹھٕ وتو چھُ اگر تتھ پٮ۪ٹھ یی کٲم کَرنہٕ یا یا یہِ چھُ زنہٕ گیٖر ایٚریاز چھ تتھ مَنٛز تہِ ہَسا چھ زوٗنہٕ لینٛگتھ ایٚریا چھ تتھ مَنٛز تہِ چھُ وۄلُر سایڈَس بیٛاکھ زالمان ایریا چھ اَتھ واریاہ اَصٕل ٹو ٹیٛورِسٹ پُلیس چھ اَتہِ مگر یمن پٮ۪ٹھ ہَسا چھَ نہٕ کٲم گٔمٕژ وُنیُکتامَتھ زٕہٕنٛۍ یمن پٮ۪ٹھ اگر کٲم کرو مےٚ چھُ باسان یور ہیٚکہِ ہر کُنہِ مُلکُک ٹیٛورسِٹ یِتھ یم ٹیٛوٗرِسٹ ہٮ۪کَن یِتھ تیٚلہِ ییٚلہِ یہِ ڈیٚولپ آسہِ گوٚمُت ڈیٚولپمنٹ چھِ ضروٗری اکھ پَنٕنِس أکِس ایریاہَس مَنٛز ہر کانٛہہ ویٚژھان سٲنِس ایریاہَس مَنٛز ہَسا گَژھِ ڈیٚولپ گَژھُن اگر نہٕ تُہٕنٛدِس ایریاہَس مَنٛز یا پَنہٕ نِس ایریاہَس مَنٛز یہِ ڈیٚولپ گَژھِ کِہیٖنٛۍ تہٕ یہِ ایریا ہَسا چھُ آسان وٲران باقٕے چھُنہٕ کِہیٖنٛۍ اَتھ چھ کانٛہہ نَتہٕ کانٛہہ پرٛوسیٚس پیٚوان نِیُن یا گرٛوٗپ بناوُن یم کامہِ ہَسا ہٮ۪کان اَدٕ گٔژھِتھ ییٚلہِ کانٛہہ اتھ پٮ۪ٹھ تہِ غورو فِکر کَرِ ضروٗری چھُ نہٕ انسانَس یہِ کیٚنٛہہ کہِ پَنٕنِسے گَرَس پٮ۪ٹھ ترٛایہِ پَننِسے ذاتَس پٮ۪ٹھ ترٛایہِ نَظَر نہَ میٛون اوٚنٛد پوٚک تہِ گَژھِ ٹھیٖک آسُن